یُس ریٚلِجَس یُس کَلچَر چھُ ڈِسٹرک بَڈگٲمِس مَنٛز سُہ چھُ یِہوے کہِ اَتہِ چھُ یِوان کٲشُر چھُ یِوان اَتہِ زِیادٕ پَہَم بولنہٕ کَم کینٛہہ چھِ تھوڑا یِوان پٔرسنٹیج اردوٗ بولان نَتہٕ چھِ اوٚوَرآل کٲشُر یُس رِلیٖجس چھُ اَتہِ رِلیٖجَس چھُ اَتہِ اِسلام یُس کَسٹَمٕز پرٛیٚکٹِس چھِ اَتہِ سُہ چھ یِہٕے کہِ اتھ چھُ اَتہِ پھیٚرَن چھِ لاگان اَتہِ عام طور کانٛگٕر چھِ یِوان تَپنہٕ اور روٚف چھ یِوان کَرنہٕ اَتہِ چھِ روٚف تہِ کَران یا بانٛڈٕ پٲتھٕر آسہِ سۄ تہِ چھِ یِوان اَتہِ ڈول چھِ یِوان واینہٕ یا امہِ وَغٲر اَگَر مَہراز آسہِ یہِ گوٚو اتیُک کَسٹم اَگَر مَہراز آسہِ تٔمِس چھِ ہُرۍ وَنان تٔمِس چھِ مالہٕ ترٛاوان تٔمِس چھِ دَستار گَنڑان بیٚیہِ چھِ تمہِ وَغٲر کَران کٲم اَگَر مَہرِنۍ آسہِ مَہرِنۍ چھِ سۄن لاگان لہیٚنٛگا لاگان یِم چیٖز چھِ پتہٕ چھِ تٔمِس ییٚلہِ پتہٕ وٲرِو تٔمِس نِوان تٔمِس چھِ گاڑِ مَنٛز نِوان برٛونٛہہ کالہِ ٲسۍ زاپانَس مَنٛز نِوان وٕنکیٚنَس چھ گاڑٮ۪ن مَنٛز نِوان پَتہٕ چھِ تمہِ پَتہٕ یِوان تٔمِس مۄہَر تُلنہٕ پَتہٕ چھُ سُہ یورٕ دِوان کینٛہہ یا تورٕ دِوان کینٛہہ تٔمِس پونٛسہٕ یا بَدَل کانٛہہ سۄنہٕ وَس دِوان یُس مۄہَر تُلیٚس یا تمہِ وَغٲر چھِ یِوان شَربَتھ ییٚمِس مَہرازَس دِنہٕ سال چھُ یِوان کَرنہٕ وازوان چھُ یِوان تَتہِ کَرنہٕ یا یِتھے کٔنیٚتھ چھُ یِم لُکھ ایٚنگیج چھِ اَتہِ رِلیٖجَس پرٛیٚکٹِسن مَنٛز مُختلِف قٕسمٕکۍ سیٚکٹرک لُکھ چھِ تَتہِ ایٚنگیج آسان فار ایٚگزامپُل مُسلمان چھِ یِم چھِ مَسجِدَن مَنٛز گَژھان نٮ۪ماز پَرنہِ یا اَگَر خوشی آسہِ عیٖد نٮ۪ماز پَرنہِ گَژھان عیٖد گاہَس مَنٛزَن اِتھے کیٚنیٚتھ ٹیٚمپل چھُ اَگَر ہِندوٗ آسہِ کانٛہہ سُہ چھُ ٹیمپلَن مَنٛز گَژھان گِرجا یِتھے کنۍ اگر سِکھ آسان تِم چھِ گِرجا گرَن مَنٛز گَژھان پَنٕنۍ عِبادَت کَرنہِ اِتھ کٔنۍ چھِ یِوان اتہِ یِم چیٖز کِرنہٕ ڈِسٹرک بَڈگٲمِس مَنٛز امہِ وَغٲر یُس ٹریڈِشَن کَلچر فارینَر چھِ سُہ چھُ تَتہِ ہینٛڈی کرافٹ آرِ کٲم چھِ یِوان کَرنہٕ سٕژنہِ کٲم چھِ یِوان کَرنہٕ گوٚو یِم چیٖز چھِ ٹریڈ قٲلیٖن کٲم چھِ یِوان کَرنہٕ یِم چھِ یا امہِ وَغٲر وازوان چھِ یِوان خاندرَس پیٹھ رَننہٕ ماز واریاہ واریاہ ماز چھُ یِوان رَننہٕ رِستہٕ چھِ یِوان بَناونہٕ کَباب چھِ یِوان بَناونہٕ گۄشتاب سُہ چھُ دٔگِتھ ماز آسان تٔتھۍ چھِ یِوان گۄشتاب بَناونہٕ کَباب چھُ آسان تتھ چھُ آسان لۄکُٹ لۄکُٹ کَرنہٕ پَتہٕ یِوان سیٖکَس پیٹھ لاگنہٕ تَتھ چھُ کَباب بَنان یا اِتھے کنۍ چھِ أسۍ کَران کٲم روگن جوش چھُ بَناوان أسۍ سُہ چھُ آسان بوٚڈ ناٹہِ پھوٚل تَتھ چھُ وازٕ تراوان اوم دۄد پَتہٕ چھُس سُہ روگَن جوش بَناوان پَتہٕ چھُ سُہ کھیٚوان یا یِتھے کنیٚتھ گۄشتابَس چھِ لاگان زامُت دۄد أسۍ اُوَرآل زامُت دۄد پَتہٕ چھِ یِوان تَتھ مَنٛز گۄشتاب تِم بٔڑۍ بالہٕ بَناونہٕ ماز چہِ بالہٕ یِوان بَناونہٕ دٔگِتھ ماز آسان تِم چھِ بالہٕ یِوان بَناونہٕ یا اِتھے کٔنۍ چھِ أسۍ ترامٮ۪ن پٮ۪ٹھ یِوان سِیُن ییٚمہِ ساتہٕ ترامہِ تراوان چھِ ٹیٚنٹہٕ یِوان لاگنہٕ ییٚمہِ ساتہٕ ترامہِ ترٛاوان چھِ أسۍ سال دِوان چھِ گامَس تَتہِ چھِ یِوان پَتہٕ ماز لاگنہٕ ترامٮ۪ن پٮ۪ٹھ پَتہٕ یِوان سُہ کۄکَر یِوان تَلنہٕ کۄکَر یِوان تھانہٕ پَتہٕ تمہِ پَتہٕ چھِ کَران کٲم پَتہٕ تمہِ پَتَن وازٕ یِوان سُہ چھُ یا آب چھِ أسۍ دِوان گۄڈٕ تَش نٲر پَکناوان دَسترخان بِچھاوان پَتہٕ چھِ أسۍ سُہ بَتہٕ اَنان پَتہٕ چھُ آسان بیاکھ نَفَر چھُ آسان وازٕ چھُ آسان سُہ چھُ یِوان پَتہٕ سِیُن ہیٚتھ پَتہٕ چھِ سِیُن ٲٹھ دہ تراوان ٹِشوٗ پیپَر چھِ آسان ڈِسپوزَل چھِ آسان یِم چیٖز چھِ اَتہِ گَژھان یا امہِ وَغٲر چھِ پتہٕ خانٛدرٕ پَتہٕ ییٚلہِ مَہراز یِوان تٔمِس چھُ ہُرۍ وَنان ڈِسکو کَران بانڈٕ پٲتھٕر کَران ییٚمہِ ساتہٕ مہراز یِوان چھ گوٚو یِم چھِ ٹریڈِشنَل چیٖز یِم ڈِسٹرک بَڈگٲمِس مَنٛز یِوان کَرنہٕ